یوتن تامَتھ وۄنۍ مےٚ چھُ باسان کہِ کشمیٖر کِس پروڈَکٹَس چھِنہٕ زیادٕ اہمیت آز کَل یِوان دِنہٕ کینٛہہ تِکیازِ یِمو لوگ باقیو مُلکو تہِ لوگ یِہوے کار کَرُن یُس زَن کَشمیٖرَس منٛز اوس یِوان کرنہٕ تہٕ وۄنۍ گٔے تَمہِ تَمہِ سۭتۍ یَتھ کشمیٖر کِس پروڈکٹَس پؠٹھ گوٚو واریاہ مُضِر اَثر پیٚو اَتھ پؠٹھ یُس زَن أسۍ وَنو یہِ أسۍ ٲسۍ کَران یِم باغ کٲم ٲسۍ کَران پَتہٕ ٲسۍ ژوٗنٛٹھۍ وغیرہ تِمَن منٛز تہِ گٔے ریٹہٕ وۄنۍ ڈاوُن تِکیازِ نؠبرٕ یمو مُلکو پؠٹھ آیہِ اَنٕنہٕ ژوٗنٛٹھۍ ووٗنٛٹھۍ وغیرہ یِمو سۭتۍ کشمیٖر کِس ژوٗنٛٹھؠن پؠٹھ واریاہ زیادٕ اَثر پیوٚو تہٕ کشمیٖرٕکۍ یِم زَن گرٛیٖس چھِ یِم چھِنہٕ ہؠکان اَز کَل پَنُن زیادٕ أسۍ ہؠکو یِتھ پٲٹھۍ ؤنِتھ کہِ یِمَن چھےٚ نہٕ اِنکَم زیادٕ اَز یِوان کینٛہہ ییٚمہِ سۭتۍ یِہُنٛد روزمَرا زِندگی پؠٹھ چھُ اَثر واریاہ زیادٕ پؠوان تہٕ یِم چھِنہٕ پَنٕنۍ زندگی اَصٕل پٲٹھۍ ہؠکان گُزٲرِتھ کینٛہہ تِکیازِ یِہُنٛد سورُے یُس زَن یہِ سُہ ؤریُک کار چھُ آسان سُہ چھُنہٕ یِوان آز کَل زیادٕ سُہ چھُنہٕ یِوان آز کَل زیادٕ تَمِچ اہمیت چھےٚ نہٕ کٲنٛسے تَران اَز فِکرِ یتھ زَن اَکھ گرٛوٗس چھُ بِچور واریاہ زیادٕ مُتٲثر سَپدیومُت تہٕ بیٚیہِ یِم آرِ کامہِ وغیرہ یِمَن منٛز تہِ چھُنہٕ زیادٕ اَکَل آز فٲیِدٕ یِوان کینٛہہ آز چھِ ریڈی میڈ یِم زَن مِشیٖنو ذٔریعہِ چھِ یِوان بَناونہٕ تِمَے یِوان لاگنہٕ زیادٕ کَل تہٕ ہُمَن پؠٹھ چھُ واریاہ اَثر پیٚوان تہٕ اِنکَم تہِ چھےٚنہٕ پَتہٕ تیٖژ زیادٕ یِوان کینٛہہ ییٚمہِ سۭتۍ اکھ اکھ موٗزوٗر چھُ یہِ مُتٲثر واریاہ زیادٕ گژھان